سیحٲتی مقام بَناونہٕ سۭتۍ چھِ یُس زَن ییٚتہِ نوکری لَگنٕکۍ چانٕس چھِ آسان نوکری لَگنٕکۍ موقعہٕ چھِ واریاہ فَراہَم کَران تِکیازِ ییٚلہِ تہِ کُنہِ جاے کانٛہہ پارک بَناوان تَتھ خٲطرٕ چھِ گۄڈنٮ۪تھٕے سِکورٹی گارڈ ضروٗرَت آسان یِم زَن تیٚمیُٚک خیال تھَون باغبان چھِ تَتھ ضروٗرت لَگان ڈُوَن وٲلۍ چھِ ضروٗرَت لَگان تہٕ واریا ہَن چھِ تیٚمیُٚک تمہِ سۭتۍ روزگار مِلان تہٕ سیِحٲتی جایَن پٮ۪ٹھ گژھنُک اٮ۪کٕسپیٖرینٛس چھِ مےٚ واریاہ اَصٕل تہِ تہٕ واریاہ بُرٕ تہِ اَصٕل چھُ یِتھ پٲٹھۍ زِ ییٚلہِ أسۍ توٚت گژھان چھِ سون دٮ۪ماغ چھُ فرٛش گژھان سون دٮ۪ماغ چھُ تازٕ گژھان جِسٕم چھُ نٔیِس حالتَس منٛز یِوان مگر بُرٕ اٮ۪کٕسپیٖرینٛس چھُ یہِ زِ ییٚلہِ أسۍ توٚت گژھان لُکو چھِ اَسہِ لُکو أسۍ چھِ پانَے تَتہِ سُہ سیِحٲتی مَقام ژھٕنان تباہ کٔرِتھ برباد کٔرِتھ أسۍ چھِ اَتہِ ژھٮ۪ٹھ ژۄٹھ ژھٕنان سیٚودٕے ڈسٹٕبِنو بغٲر نٮ۪بر کُن دٲرِتھ ییٚمہِ سۭتۍ زَن یِم خراب گژھان چھِ